بہٕ ہسے وَن پَنٛنہِ زندگی منٛز یِم ساروی کھۄتہٕ ضٔروٗری یِم

واقع چھِ مےٚ وٕچھمُت کہِ بُرٕ وقت چھِ یِوان پَتھ گژھِ نہٕ ہَٹُن کِہیٖنۍ تہِ اَلبتہ یہِ چھُ پرٛٮ۪تھ کٲنٛسہِ یِم کانٛہہ ٹایم سُہ ٹایم یِوان یَتھ منٛز دَپَس ہے بہٕ ہٮ۪کہٕ نہٕ یہِ کٔرِتھ کِہیٖنۍ تہِ اَلبتہ بہٕ وَنمو تۄہہِ پتھ مہٕ ۂٹِو ہار گژھِ نہٕ مانٕنۍ کیٚنٛہہ بروسہٕ گَژھِ کَرُن پَتہٕ گَژھِ کَم بیک کَرُن وارٕ وارٕ مےٚ تہِ آے واریاہ زیادٕ یِم سختی یِم زنٛدگی منٛز البتہ پتھ کھوٚتُس نہٕ بہٕ کِہیٖنۍ بہٕ لوٚگُس کَمٕے کَمٕے کَرنہِ تَمہِ سۭتۍ ہَسا گٔے کٲم

کوٚر مےٚ اٮ۪چیٖو تہِ پَنُن سُہ ٹارگٮ۪ٹ بیٚیہِ نہ سے وَنمو بہٕ تۄہہِ تٔمۍ دیُت مےٚ واریاہ سہارٕ یُس نہٕ بہٕ پتھ ہوٚٹُس کِہیٖنۍ پَتھ گَژھِ نہٕ ہَٹُن کِہیٖنۍ کانٛہہ دۄہ آسہِ کانٛہہ سہِ سُہ یِوان یَتھ منٛز کیٚنٛہہ ہٮ۪کہٕ باسہِ أسۍ ہٮ۪کو نہٕ کٔرِتھ مگر پَتہٕ ہَسا چھِ أسۍ سُہ آرام سان کَران کیٚنٛہہ تہِ کیٚنٛہہ تہِ آسہِ ہار گژھِ نہٕ مانٕنۍ کِہیٖنۍ تہِ